یُس سون علاقہِ چھُ تھوڑا یہِ چھُ بالٲیی علاقہِ تہٕ یٕتہِ چھِ مَطلَب یُس أسۍ رَنِنٛگ چھِ کَران یا یَتھ أسۍ وَنو ایٚگزَرسایِز چھِ کران یہِ چھُ تھوڑا ہِلی ایریا ہَس منٛز گَژھان تہِ سُلی چھُ صُبحس مَطلب ؤرِک اَوُٹ دَوان اور امہِ سۭتۍ چھُ روزان یِوان واریاہ زیادٕ بیٚنِفِٹٕس امہ سۭتۍ چھِ یِم فیٹ بٔرٕنۍ چھُ گَژَھان یُس سُہ یا وَنو أسۍ امہ سۭتۍ یُس مَسلٕز چھُ سٹرانگ گَژھان تہِ بیٚیہِ چھُ امہ سۭتۍ یُس بٕلَڈ فلو چھُ باڈِی منٛز سُہ چھُ اِنکرِیز گَژَھان تہٕ امہِ علاوٕ چھُ بیٚیہِ تہِ کینٛہہ یِم یِم ہارٕم فُل یا وَنو أسۍ یِم نہٕ ضروٗرَت چھِ باڈی آسان کینٛہہ تِم چھِ امہِ سۭتۍ نٮ۪بَر نیران تہٕ امہ سۭتۍ چھِ باڈی فِٹ روزان